أسۍ چھِ یُس یہِ کُل أسۍ رُوان چھِ گثڈنٮ۪تھَن اَگَر أسۍ فروٗٹ کُل رُوَو أسۍ چھِ ژٕنن کُلۍ رُوان یا چھِ أسۍ ٲر کُل رُوان گۄڈنتھے چھ ییٚمہِ ساتہٕ یہِ رُوان چھِ اَتھ چھِ آسان گۄڈنٮ۪تھ آب ہنا واب ہنا اصل پٲٹھۍ پَتہٕ چھُ تمہِ پَتہٕ اَتھ آسان گُڑٲے کَرٕنۍ بییٚہِ تراوُن اَتھ کھاد وغیرہ چھِ آسان اَتھ تراوٕنۍ امہ سۭتۍ چھُ یہِ کُل بۄڑ گَژھان تہٕ کینٛہہ ٹایِم گٔژھِتھ چھِ اَتھ دَوا پٲشی پیٚوان کَرٕنۍ تہٕ اَتھ کُلِس چھِ أسۍ میٚوٕ کَڑان ییٚمہِ ساتَن یہِ میٚوٕ أسۍ والان چھِ اَتھ چھِ اَسہِ باپٲرِس سۭتۍ آسان کَتھ کَرٕنۍ یہِ باپٲرۍ چھُ اَسہِ یہِ میٚوٕ تُلان تہٕ اتھ چھِ أسۍ پَتہٕ یہِ پَنُن مارکیٹ کڑان یعنی کہِ اکھ روزگار چھِ أسۍ ہیٚکان امہِ کُلہِ سۭتٮ۪ن کٔرِتھ یِتھ یُدوے أسۍ کُنہِ أکِس کَنالَس یا دۄن کَنالَن أسۍ چھِ یِم پلانٛٹس لَگاوو تہٕ امہِ سۭتٮ۪ن ہیٚکہِ بَرابَر اکِس نَفرٕ سُنٛد یا اکِس گَرٕ سُنٛد یا امہِ پَتہٕ ہیٚکو أسۍ بییٚہِ تہِ کیٚنٛژَن گَرَن ہُنٛد روزگا بییٚہِ تہِ کیٚنٛژَن نَفرَن ہُنٛد روزگار اَتھ پیٚٹَھن پَکنٲیِتھ ییٚمہِ ساتَن اَسہِ یہِ کُل تَیار گوٚو اَتھ مَنٛزَن چھُ گۄڈٕ اَسہِ پانَس مِلان روزگار روزگار چھُ یِتھ کَنۍ مِلان یِم اَتھ والَن وٲلۍ چھِ یِوان تِمَن چھِ پَنٕنۍ موٚزوٗرۍ مِلان تہٕ ییٚمہِ ساتَن تِم ڈَبَن مَنٛز چھِ بَران یِم یہِ ڈَبہٕ کٕنان چھِ چھُ مِلان تمِن تہٕ امیُک پونٛسہٕ امہِ پَتہٕ چھِ یہِ ڈبہٕ بٔرِتھ کَران ماکٮ۪ٹَس کُن سَپلاے چھُ گاڈِ وٲلِس تہٕ پَنُن پونٛسہٕ مِلان یہِ چھُ بییٚہِ اسہِ امِس باپٲرِس تہِ مِلان یا یُس اَتھ مِڈِل مین آسہِ امِس تہِ چھُ مِلان امہِ پَتہٕ چھُ یہِ مال گَژھان منڈی مَنٛز منڈی پَتہٕ چھُ یہِ دہلی گَژھان باقیَن مَنڈِیَن گَژھِ یا کُنہِ سٹیٹَس گَژھِ تہٕ یہِ چھُ اَتھ پَنُن فٲیِدٕ مِلان